وعلیکُم سلام اَسلامُ علیکُم اَہَن حظ چھُو

اَچھا اَچھا ٹھیٖک چھُو حظ اَچھا ٹھیٖک چھُو حظ

اَچھا اَچھا وۅنۍ چھُ یہِ حظ بہٕ تکلیٖف معاف تۅہہِ لوٚگوٕ یہِ بہٕ حظ چھُس یہِ اَہَن حظ اَہَن حظ تُہۍ تُہۍ یِیِو حظ سٲنِس دُکانَس پٮ۪ٹھ نہَ تُہۍ یِیِوٗ حظ بہٕ تھاوٕ سیلٕز مینَس ؤنِتھ بہٕ آسہٕ پانہٕ تہِ ییٚتی اَچھا

ہَے بہٕ حظ تۄہہِ حظ لوٚگوٕ تکلیٖف میٛانہِ وَجہ سۭتۍ بہٕ حظ چھُس معٲفی منگان سایِز کیٛاہ حظ وَنیٛوٗ تۄہہِ

کُس ہیٛوٗ حظ اوسوٕ تۄہہِ کُس ہیٛوٗ کُس ہیٛوٗ حظ اوس

بوٗٹھ کُس ہیٛوٗ حظ ؤنیٛو تۄہہِ اَچھا اَہَن حظ سٔہ حظ چھُ واٹَر پرٛوٗف تَتھ چھِ یِوان سٔہ ہٮ۪کِو تُہۍ آبہٕ اَگر تَتھ سُہ روٗد آسہِ پٮ۪وان پٮ۪ٹھۍ روٗد پیٚیہِ رِٹٲر رِٹٲرٕن حظ گَژھِ تُہۍ مٔہ حظ ہیٚیِو تکلیٖف کیٚنٛہہ رِٹٲرٕن حظ گژھِ بہٕ حظ سوزَو تۄہہِ تُہۍ مٔہ حظ کٔرِو تکلیٖف بہٕ حظ سوزَو تُہۍ دِیو حظ پَنُن ایٚڈرَس بہٕ حظ سوزَن تۄہہِ سیلٕز مین پَنُن سجاد احمد سوزنَو بہٕ

اَچھا اَچھا ہے کیٚنٛہہ مٔہ حظ ہے تکلیٖف کانٛہہ ہے یِژھ غلطی نہَ حظ گژھِ نہٕ بارِ دُبار کیٚنٛہہ بہٕ حظ چھُس سیلٕز مین یُس سجاد احمد چھُ مےٚ تٔمۍ سٕنٛدِ بدلہٕ تٔمۍ سٕنٛدِ بدلہٕ معٲفی تٔمۍ سٕنٛدِ بدلہٕ چھُس بہٕ معٲفی منگان تۄہہِ حظ تُہۍ سوزِ تُہۍ سوٗزیوٗ حظ مےٚ پَنُن ایٚڈرَس بہٕ سوزَن یورٕ سجاد احمد پَنُن نَفَر بہٕ کَرٕمَو تۄہہِ تٔمی سُنٛد نمبر سینٛڈ تہٕ تُہۍ کٔرۍزیٚو تٔمِس سۭتۍ پَتہٕ کَنٛٹیکٹہٕ حظ سایِز کُس ہیٛوٗ حظ اوس اَنُن بہٕ حظ سوزٕ بہٕ حظ سوزٕ مَو یوٚرے تھٲرٹی سِکِس سایِز تٔمِس سۭتۍ ٹھیٖک حظ چھُ

پانٛژ مِنٛٹ حظ بَس پانٛژ مِنٛٹ لَگَن تٔمِس ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ شُکریہِ جِناب